اَگر بہٕ کَتھ کرٕ پنٕنہِ علاقٕچ سٲنِس علاقس منٛز تہِ چھِ واریاہ یِم لُکھ یِم زن نہٕ زٔمیٖندٲری چھِ یَژھان کرٕنۍ کینٛہہ تم چھِنہٕ زٔمیٖندٲری پَسنٛد کَران کینٛہہ تِکیازِ تِمَن چھ آسان گرِ واریاہ اَصٕل گُزار تِم چھِ آسان گرِ مُلٲزِم تِمن چھِ آسان گرِ اَصٕل گُزارٕ اگرچہِ تِہنٛدیٚو گَرِکیٚو آسہِ زٔمیٖندٲری سۭتۍ کوٚرمُت تِکیازِ تٔمۍ ساتہٕ چھِ آسَن تِمَن تِژھ گَرِچ حالات تِمَن چھُ پؠوان تمہِ ساتہٕ زٔمیٖندٲری کرٕنۍ مگر آز چھِ تِمن گرِ اصل حالاتھ آسان تِم چھِ نہٕ یژھان یہِ زٔمیٖندٲری کرٕنۍ کینٛہہ زمیٖندٲری چھِ بےٚ شُمار فٲیِدٕ اگر أسۍ کَتھ کَرو ٲبِی زٔمیٖنٕچ ٲبی زٔمیٖن پؠٹھ چھِ أسۍ توٚمُل نیٚران گاسہٕ نیٚران کَھسیٖل نیران تِلہٕ گۄگُل نیران یہِ چھُ توٚمُل چھِ ٲبی زٔمیٖن نیران یہِ چُھ أسۍ پوٗرٕ ؤریَس اِستعمَال کران پوٗرٕ ؤریَس چھِ أسۍ اَتھ توٚملَس بتہٕ کھؠوان یہِ گاسہٕ کھٔسیٖل یہِ چھِ أسۍ گُپنن تراوان ییٚمہِ سۭتۍ چھِ یِم واریاہ زیادٕ اصل دۄد دِوان بیٚیہِ چھِ یہِ تِلہٕ گۄگُل تِلہٕ گۄگلہٕ پؠٹھ چھِ أسۍ تیٖل مِلان یُس أسۍ گرِ سِیُن رَنٛنَس منٛز اِستعمال چھِ کران امہِ زمیٖندٲری سۭتۍ چھُ ماحولُک تَوازُن برقرار روزان امہِ سۭتۍ چھِ امِکۍ چھِ واریاہ زیادٕ بےٚشُمار فٲیدٕ أسۍ ہؠکو نہٕ زمیٖندٲری ہِنٛدۍ پھٲیدٕ گٔنٛزرٲوِتھٕے